ہیٚلو اَسلام علیکُم اَہَن حظ آ تُہۍ چھِو حظ ٹھیٖک اَصٕل پٲٹھۍ ؤنِو حظ کیٛاہ چھُ آیٹَم چھِ کَرُن آرڈَر اَہن حظ أسۍ حظ چھِ کَران آ تُہۍ ہیٚکِو آرڈَر تُہۍ ہیٚکِو سون سِٹور تہِ وِزِٹ کٔرِتھ اگر تُہۍ یَژھان چھُو ہوم ڈِلؤری أسۍ ہٮ۪کو تۄہہِ گَرٕ تہِ سوزٕنٲوِتھ تۄہہِ کیٛاہ کیٛاہ تہٕ کۭتِس کیٛاہ مٮ۪قدارَس منٛز چھُ ضروٗرت رٮ۪تہٕ رٮ۪تُک سِٹاک چھُو حظ اَہَن حظ پوٗرٕ رٮ۪تُک چھُوٕ ضروٗرت آ بہٕ چھَس أسۍ چھِ دِوان ہوم ڈِیلؤری مگر تۄہہِ چھُو ہوم ڈیلِؤری چارجِز تہِ لَگان زَن آسہِ تۄہہِ کَتہِ پٮ۪ٹھ کوٚتَن تانۍ چھُ سُہ مےٚ ؤنِو کوٚت چھُ سوزُن اَسہِ یہِ اَچھا مےٚ چھےٚ یہِ کَرَن نَگر سوزُن کرن نگرٕ اَتھ لَگو ہَتھ رۄپیہِ حظ تھوڑا بہت دِی دِی اٮ۪کٕسٹرا پَہَم چارجِز باقٕے چھُنہٕ کیٚنٛہہ پَرواے پرٛوڈَکٹہٕ واتان تِمے یِم تُہۍ اَسہِ آرڈَر کٔرِو زَن چھُو تُہۍ وَنان شٮ۪مپوٗ تۄہہِ کیٚاہ کَمہِ قٕسمُک شَمپوٗ چھُ ضروٗرت کُس سَن سِلِک سَن اَچھا اَچھا ٹھیٖک اَچھا اَچھا ٹھیٖک اَچھا اَچھا ٹھیٖک چھُ

اَچھا تہٕ یہِ حظ واتے یہِ چھُنہٕ پَرواے کہِ اَتھ چھُنہٕ بامبرَنٕچ ضروٗرت کیٚنٛہہ بہٕ واتناو یہِ برابر ٹایمَس پٮ۪ٹھ تۄہہِ کتھ ڈیٹَس پٮ۪ٹھ چھُ ضروٗرت

پگاہ ہٮ۪کہٕ نہٕ پاسبلٕے گٔژھِتھ کیٚنٛہہ البتہٕ کٲلۍکٮ۪تھ کَرٕ بہٕ پوٗرٕ کوٗشِش کٔژَن بَجَن تانۍ چھُو تۄہہِ ضروٗرت آ تُہۍ چھَو بہٕ حظ وَنہٕ بہٕ وَنہٕ تۄہہِ چھَو صابَن تہِ ضروٗرت آ لیٚدٕر نوٗن ووٗن ڈِپارٹم۪نٛٹَل سِٹورَس منٛز چھُ ہر کانٛہہ تۄہہِ کیٛاہ کیٛاہ چھُ بیٚیہِ ضروٗرت اَچھا اَچھا ٹھیٖک بِسکِٹٕس ما چھِو تۄہہِ ضروٗرت اَچھا چلو ٹھیٖک چھُ ٹھیٖک چھُ تُہۍ حظ تُہۍ تھٲوِزیٚو مےٚ پَنُن فون نمبر حظ دِتھ تہٕ بہٕ کَرٕناو یِم ڈیلوَر تٔتھۍ پٮ۪ٹھ چلو شُکریہ